اَگر أسۍ کَتھ کَرو کٔشیٖرۍ ہِنٛزِ مطلب ییٚتہِ کۄس سقافَت چھِ ییٚتہِ چھِ بٔڑ بار سقافَت اَسہِ ژوٗنٛٹھۍ کٲم یُس یہِ ژوٗنٛٹھۍ کٲم چھِ یہِ چھِ سانہِ خٲطرٕ اَکھ بیک بون کٲشرٮ۪ن خٲطرٕ تِکیٛازِ یُس یہِ ژوٗنٛٹھۍ کٲم چھِ امہِ سۭتۍ چھِ اَسہِ نِش پونٛسہٕ یِوان أسۍ چھِ یورٕ ژوٗنٛٹھۍ سوزان اورٕ چھِ اَسہِ پونٛس یِوان یُس یہِ ژوٗنٛٹھۍ کٲم چھِ امہِ سۭتۍ چھِ اَسہِ واریاہ مٔزوٗر بَچان تِکیٛازِ یُس ییٚمِس ییٚمِس ییٚتہِ کٔشیٖرِ منٛز باغ چھِ تٔمِس چھُ پٮ۪وان تمہِ خٲطرٕ گۄڈٕنِکی پٮ۪ٹھ امہِ اَتھ مٔزوٗر اَتھَس منٛز تھاوٕنۍ یِم کیٛاہ کَرَن کٲم گۄڈٕنٮ۪تھٕے وٕچھو أسۍ یِم اَمِکۍ یِم ژوٗنٛٹھۍ کُلۍ چھِ أسۍ چھِ گُڈٲے کَران یِمَن گُڈٲے کھنان موٗلَن تَلَن ترٛاوان کھاد ییٚلہ أسۍ کھاد أسۍ چھِ ترٛاوان چھِ تمہِ سۭتۍ چھُ کھادِ وول تہِ پَکان ہورٕ چھِ مٔزوٗر تہٕ امہِ سۭتۍ اَسہِ پَکان ییٚلہِ أسۍ کھاد چھِ ترٛاوان امہِ پَتہٕ چھِ نیران لۄکٕٹۍ ژوٗنٛٹھۍ چھِ پٮ۪وان اَکھ دوا پٲشی چھَکٕنۍ چھِ تمہِ ساتہٕ تہِ مٔزوٗرۍ اَسہِ اَتھ پٮ۪وان لاگٕنۍ تمہِ پَتہٕ چھِ گژھان یِم ژوٗنٛٹھۍ تھوڑا بیٚیہِ بٔڑۍ چھِ پٮ۪وان بیٚیہِ اَتھ مٔزوٗرۍ لاگٕنۍ اَلہٕ پَلہٕ چھِ اَسہِ پٮ۪وان چھَکٕنۍ اَتھ دَہ پَنٛدہ دوا ییٖتِس کالَس یہِ ژوٗنٛٹھ چھُ تیار گژھان تیٖتِس کالَس کیٛاہ چھُ گژھان اَسہِ أسۍ چھِ اَتھ مٔزوٗر کَنٹِنیوٗ لاگان یُس یہِ یہِ مٔزوٗرۍ أسۍ اَتھ لاگان چھِ أمۍ سُنٛد گَر تہِ چھُ پَکان أتھۍ ژوٗنٛٹھ کامہِ پٮ۪ٹھ یُس سانہِ اَکھ خٲطرٕ چھِ اَکھ کَمرٕچۍ أڈٕجۍ چھِ أسۍ وَنان کٲشِرۍ پٲٹھۍ اَتھ بیک بون یُس چھُ سانہِ خٲطرٕ بَنان یہِ ژوٗنٛٹھ کٲم یہِ ژوٗنٛٹھ کٲم چھِ تیٚلے پاسِبٕل گژھان ییٚلہِ اَکھ اِنسان مٔزوٗر لاگہِ ییٚلہِ نہٕ اَکھ اِنسان مٔزوٗر ہیٚکہِ لٲگِتھ تیٚلہِ چھَنہٕ یہِ پاسِبٕل کیٚنٛہہ تَوَے چھِ یہِ سانہِ خٲطرٕ بیک بون بیک بون معنی گوٚو مطلب کَمرٕچۍ أڈٕجۍ امہِ سۭتۍ چھِ أسۍ پَکناوان ہَتہٕ بوٚدُے نَفر ہَتہٕ بٔدی نَفر چھِ ایٚمۍ سۭتۍ پَکان سٲلمو کھۄتہٕ آکِپیشَن چھُ سٲلمو کھۄتہٕ کٲم چھِ یِہوٚے کٔشیٖرۍ مَہ ونۍکٮ۪نَس یَتھ سۭتۍ چھُ فی کانٛہہ گَرٕ مٕنسلِک اَتھ ژوٗنٛٹھ کامہِ سۭتۍ تِکیٛازِ ییٚتہِ چھِ فی کٲنٛسہِ گَرَس منٛز زٕ زٕ ترٛےٚ ترٛےٚ نَفر اَتھ سۭتۍ مُنسَلِک یِم یَتھ سۭتۍ مُنسَلِک چھِ یِمَن پَنٕنۍ باغ چھِ تِم تہِ چھِ اَتھ سۭتۍ کٲم کَران اور یِمَن نہٕ باغ چھِ کِہیٖنۍ تِم چھِ کَران کٲم تِم چھِ گژھان یِمَن کامہِ یُتھُے تِم کامہِ چھِ گژھان تمہِ پَتَے چھِ گژھان تمہِ پَتہٕ چھِ تِم تقریٖباً پونٛسہٕ اَنان زیٖنِتھ مَگر تیٚلی ییٚلہِ یِم کامہِ گژھَن بِچہ أکِس بے روزگارَس روزگار دِوان أکِس بیٚکارَس کار دِوان اور بیٚیہِ چھِ أسۍ یِم ژوٗنٛٹھۍ ییٚلہِ أسۍ کَران چھِ ژوٗنٛٹھۍ چھِ أسۍ نٮ۪بَر سوزان نٮ۪بَر سوزِتھ چھِ أسۍ کَران کٲم یُتھُے أسۍ یِم نٮ۪بَر چھِ سوزان أتھۍ سۭتۍ تہِ گژھان کٲم اورٕ چھِ اَسہِ پونٛسہٕ یِوان یُتھُے اَسہِ پونٛسہٕ یِوان چھِ تِمَے چھِ أسۍ خرچاوان ییٚلہِ أسۍ پونٛسہٕ خرچاوان چھِ تیٚلی چھِ مٔزوٗر اَتھ پٮ۪ٹھ پَکان وَکان تہٕ کٲم چھِ سٲنۍ تہِ پَکان امہِ خٲطرٕ چھِ اَسہِ واریاہ محنت مَشقَت پٮ۪وان کَرٕنۍ اَدٕ چھِ أسۍ ہٮ۪کان پنٛنِس باغَس دوا چھٔکِتھ اَدٕ چھِ أسۍ وَنان یُس ہسا یہِ ژوٗنٛٹھ کٲم چھِ یہِ ہسا چھِ سانہِ کَمرٕچۍ أڈٕجۍ اَتھ پٮ۪ٹھ چھِ واریاہ أسۍ پونٛسہٕ کَماوان دوا وول چھُ اَتھ پٮ۪ٹھ پَکان أتھۍ پٮ۪ٹھ چھِ پَکان کاندُر چھُ اَتھ پٮ۪ٹھ پَکان مٔزوٗر چھُ اَتھ پٮ۪ٹھ پَکان یُس یہِ گروٚوَر چھِ آسان یہِ تہِ چھِ أتھۍ پٮ۪ٹھ پَکان ٹھیکہٕ دَر چھِ ٹھیکہٕ دَر چھِ کَران کٲم یہِ چھِ سوزان یورٕ ژوٗنٛٹھۍ تہٕ یُس یَتھ منٛز أسۍ ژوٗنٛٹھۍ چھِ أسۍ سوزان امہِ خٲطرٕ چھِ اَسہِ ٹرٛکہٕ ضوٚرَتھ ٹرٛکہِ وول تہِ چھُ امے سۭتۍ پَکان یا امہِ خٲطرٕ چھِ اَسہِ پیٖٹۍ ضوٚرَتھ ہَہ ہَچوٗ پیٖٹۍ تہِ گَتوٗ پیٖٹۍ تہِ یُس یہِ گَتوٗ پیٖٹۍ چھِ یہِ تہِ چھُ گَتہٕ وول تہِ چھُ پَکان أتھۍ سۭتۍ ہَچوٗ پیٖٹۍ آسہِ تہِ سُہ تہِ چھُ پَکان أتھۍ سۭتۍ غرض پرٛٮ۪تھ کانٛہہ اَکھ چھِ اَتھ سۭتۍ وابَستہٕ اَتھ ژوٗنٛٹھۍ کامہِ سۭتۍ یہِ چھُ سانہِ کَمرٕچۍ اَکھ أڈِجۍ أسۍ ہٮ۪کو نہٕ امہِ وَغٲر کِہیٖنۍ تہِ کٔرِتھ یہِ چھُ سٲلمو کھۄتہٕ بوٚڑ بارٕ سٲنِس أکِس سَقافَتَس منٛز سانِچ روزگارٕچ اَکھ پہچان وٕنہِ گٔے کیٚنٛہہ ؤری ییٚمہِ سۭتۍ کیٚنٛژھَو لوٗکو ہیوٚت سُہ ترٛاوُن تِکیٛازِ اَگر أسۍ پٔتۍمہِ ؤرۍ یِچ کَتھ کَرو اَسہِ روز گاڑِ مطلب پھَسے اَسہِ سڑکَن منٛز تہٕ ییٚمہِ سۭتۍ اَسہِ ژوٗنٛٹھۍ گٔے خراب تہٕ اَتھ منٛز آے کینٛژَن ٹھیکہٕ دَرَن آسہِ گاٹہٕ ییٚمہِ زٔنۍ کِنۍ تِم بِچار پَتھ ہَٹے تہِ تِمو ہیوٚت نہٕ یہِ ؤریہِ ژوٗنٛٹھۍ کِہیٖنۍ تہٕ أتھۍ سۭتۍ چھِ اَسہِ ییٚتہِ کانہِ کٲم چھِ اَسہِ سُہ تہِ چھُ اَکھ سَقافَت اَسہِ سٲنہِ سانہِ کَلچَرٕچۍ اَکھ پہچان اَگر أسۍ کانہِ کامہِ ہِنٛز کَتھ کَرو تمہِ گۄڈنٮ۪تھٕے چھِ اَسہِ پٮ۪وان بٮ۪ڈ ژَٹٕنۍ یُتھُے أسۍ بٮ۪ڈ چھِ ژَٹان تمہِ پَتہٕ چھِ أسۍ اَتھ کانہِ لگاوان یُتھُے کانہِ چھِ لگاوان تمہِ پَتہٕ چھِ اَسہِ پٮ۪وان اَتھ مَل کھالُن یُتھُے اَسہِ مَل کھول اَتھ تمہِ پَتہٕ چھِ اَسہِ پٮ۪وان اَتھ واریاہَس ٹایمَس پیٛارُن دَوا اَکھ زٕ پٮ۪وان چھَکٕنۍ کھاد ترٛاوان أسۍ أتی أسۍ کھاد چھِ ترٛاوان تمہِ پَتہٕ چھِ گژھان یِمہٕ بَجہِ اَتھ کیٛاہ چھِ کٲم گژھان یُتھُے یِم بَجہِ چھِ گژھان تمہِ پَتہٕ چھِ اَسہِ پٮ۪وان بیٚیہِ مٔزوٗر لاگٕنۍ تہٕ ژٔٹ یہِ کانہِ یُتھُے أسۍ کانہِ چھِ ژٹان گژھان گژھان کانہِ ژَٹان تمہِ پَتہٕ چھِ أسۍ کَران کٲم تمہِ پَتہٕ چھِ أسۍ جناب اعلی اَتھ کَران کٲم تمہِ پَتہٕ چھِ أسۍ یہِ ژَٹان تہٕ کھول نیوٗ بہلَرَس پٮ۪ٹھ بَہلَر چھِ أسۍ کٲشِرۍ پٲٹھۍ وَنان سُہ چھُ آسان گَرم آب خطرناک تُلان چھِ یِم أسۍ کانہِ تہٕ لَگاوان تَتھ منٛز تہِ دِوان گَرٛکھ أکِس دۄن دۄہَن چھِ أسۍ تِم تٔتھۍ منٛز تھاوان یُتھُے یِم أسۍ تَتھ منٛز أسۍ تھاوان چھِ أسۍ چھِ تُلان یِمَن کانٮ۪ن پیٚٹھِم دٮ۪ل ژھیوٚد ییٚلہِ أسۍ یِمَن دٮ۪ل تہِ أسۍ تھوٚد تُلان تمہِ پَتہٕ چھِ اَسہِ گژھان کٲم اَتھ سٲلمَن اوٚتام یِم مٔہنی ٲسۍ لاگان پانہٕ ہیٚکہِ نہٕ اَتھ ٹھیکہٕ دَر اَتھ کٔرِتھ کِہیٖنۍ تہٕ امہِ پَتہٕ چھِ أسۍ کَران کٲم یُتھُے أسۍ دٮ۪ل چھِ أسۍ تھوٚد تُلان کڑان چھِ أسۍ کانہِ پَتہٕ چھِ أسۍ یِمَن کانٮ۪ن کَران گرٛیڈِنٛگ گرٛیڈِنٛگ کیٛاہ چھِ کَران یِم ویٚچھِ کانہِ چھِ تِمَن چھِ أسۍ بَناوان فٔتۍ لونٛگہِ یِم زٲوجہِ زٲوجہِ کانہِ چھِ تِمو چھُس بَناوان خۄش وٕنۍ خۄش وٕنۍ ٹوکرِ غرض یہِ امہِ سۭتۍ تہِ چھُ پَنُن أسۍ روزگار أسۍ کٲشِرۍ پَکناوان یہِ چھِ اَکھ سانہِ روزگارٕچۍ اَکھ پہچان یہِ تہِ کہِ أسۍ کَمہِ آیہِ چھِ امہِ تھرٛوٗ أسۍ أسۍ کیٚمۍ آیہِ چھِ اَتھ پٮ۪ٹھ أسۍ پَنُن روزگار پَکناوان یُس یہِ کانہِ کٲم چھِ یہِ چھِ سٮ۪ٹھاہ اِمپوٹٮ۪نٛٹ سُہ روز سٮ۪ٹھاہ ضٔروٗری أکِس کٲشرِس سٕنٛدۍ خٲطرٕ تِکیٛازِ یہِ چھُ اَتھ پٮ۪ٹھ پَکناوان روزگار اَتھ پٮ۪ٹھ تہِ چھُ واریاہ مٔہنی پَکان تِکیٛازِ ییٚلہِ مٔہنی چھِ پَکان تیٚلی چھِ یہِ کٲم تہِ پَکان مگر وۄنۍ گوٚو کیٚنٛہہ ٹایَم اَتھ تہِ آو تھوڑا زوال ہیوٗ اَگر أسۍ امِچ کَتھ کَرو آز چھِ وۄنۍ کَران سٲلِم کُرسی یوٗز مگر یہِ گٔژھ آسٕنۍ دٲنتوٗ تہٕ اَمِچ پرٛوٚڈَکشَن گٔے کَم یا باقٕے چیٖز ٹوکٕر ٲسۍ بَناوان أسۍ اَمِچ تہٕ یِم اَتھ سۭتۍ مُنسَلِک لُکھ ٲسۍ ٹھیکہٕ دَر ٲسۍ تِمو کوٚر ہیوٚتوُ پَتھٕے اَتھ نِش تِکیٛازِ دوٚپُکھ نَہ آز چھُنہٕ وٕ تمہِ آیہِ چلان یہِ ٹوکرِ کٲم کِہیٖنۍ یا کُرسی ٲسۍ بَناوان وۄنۍ چھِ آز سٲلِم کَران آٹِفِشَل زورو سۭتۍ مطلب ضٔروٗری چیٖز ہٮ۪وان ہُم اَصٕل چیٖز چھِنہٕ ہٮ۪وان کٕہیٖنۍ ییٚمہِ کِن لُکھ امہِ نِش پَتھ گٔے امہِ کہِ نِش ژٔلۍ واریاہ لُکھ پَتھ وَجہہ گوٚو اَتھ یی دوٚپُکھ ہے نَہ سا آز چھِنہٕ یہِ کٕہیٖنۍ کٲم چَلان کِہیٖنۍ مگر اَگر أسۍ وٕچھو یُس یہِ کانہِ کٲم ٲس یہِ ٲس واریاہن اِنسانَن دِوان روزگار اَتھ پٮ۪ٹھ ٲسۍ پَلان واریاہ دَہ نَفر ٲسۍ پَلان یا بیٛاکھ چیٖز وٕچھو أسۍ بیٛاکھ چیٖز تہِ اوس اَسہِ ییٚتہِ کٲشرٮ۪ن اَندَر اَسہِ ٲس ییٚتہِ فَردٕ کٲم امہِ سۭتۍ تہِ ٲسۍ أس کَران کٲم امہِ سۭتۍ تہِ ٲس سٲنۍ اِنکَم بَڑان یُس یہِ فَردٕ کٲم یہِ ٲسۍ أسۍ گَرِ بِہتٕے کَڑان اِنکَم ٲسۍ امہِ سۭتۍ گژھان جَنریٹ یُس یہِ فَردٕ کٲم ٲسۍ یا شاہ توس ٲسۍ أسۍ کٕنان یا تِلہٕ فَرٕد ٲسۍ کٕ نان یا پَشمیٖن کار ٲسۍ کَران أسۍ کیٛاہ ٲسۍ اَتھ پَشمیٖنَس منٛز کیٛاہ چھِ أسۍ کَران یہِ چھُ اَکھ فَردٕ پٔٹ آسان تہٕ یِہوے چھِ أسۍ چھپاوان ترٛاوان میٖل اَتھ ییٚلہِ اَتھ میٖل چھِ أسۍ اَتھ ترٛاوان تمہِ پَتہٕ چھِ کَنان أسۍ کٲم تمہِ پَتہٕ چھِ أسۍ اَتھ جِناب اعلی میٖل دِتھ پَتہٕ پھمب کَران یوٗ چوٗز کۭتیاہ پھمب لَگن اَتھ کۭتیاہ پھمب کَران چھِ اَتھ سۭتۍ اَسہِ اَتھ چھِ أسۍ ترٛےٚ ژور پانٛژھ رَنٛگ تہِ بَران منٛز ہاں کیٛاہ چھِ اَتھ وَنان توسَس پٮ۪ٹھ تہِ چھِ أسۍ بَناوان فَرٕد سیوٚد رَفلَس پٮ۪ٹھ تہِ چھِ أسۍ فَرٕد بَناوان یا ریشمی جامہٕ ٲسۍ گۄژٕ کیٚمۍ ٲسۍ ٲسۍ کَران کٲم ٲسۍ اَنان گۄژٕ کیٚمۍ تِمَن ترٛاوان پَن وۄنۍ ٲسۍ تُلان تِمو ریشَم تہٕ ٲسۍ بَناوان ریشمی جامہٕ اَتھ تہِ چھِ أسۍ کَران ترٛےٚ ژور رَنٛگ یوٗز یہِ ٲس گژھان سٮ۪ٹھاہ قۭمتی مگر اَتھ پٮ۪ٹھ کیٛاہ چھِ کَران ییٚلہِ أسۍ اَکھ زٕ نَفر چھِ اَتھ کامہِ بہوان أکِس شالَس چھِ ہٮ۪کان ؤری تہِ لٔگِتھ زٕ ؤری تہِ لٔگِتھ ترٛےٚ ؤری تہِ لٔگِتھ ژور ؤری تہِ لٔگِتھ مَگر مَسلہٕ چھُ یہِ یہِ أکِس اِنسانَس پَتہٕ اَتھ پٮ۪ٹھ گوٚژھ پیوٚن تہِ چھَنہٕ پٮ۪وان کِہیٖنۍ ییٚمہِ کِنۍ اَمِچ پرٛوٚڈَکشَن تہِ گٔے کَم تِکیٛازِ وۄنۍ آیہِ مِشیٖنہِ مِشیٖنو زورو چھُ آز یِہَے کٲم کَران مگر تَتھ تہٕ یَتھ چھُ زٔمیٖن تو آسماں فرق تِکیٛازِ أسۍ ٲسۍ یہِ اوس سَقافَت اَسہِ کٲشرٮ۪ن أسۍ ٲسۍ پَنٕنۍ کَلچَر اوس اَسہِ أسۍ ٲسۍ فَردٕ کٲم کَران ٹیبہٕ کٲ پَنُن ہاکھ بَتہٕ ٲسۍ کھٮ۪وان